شَتوُہ جوٗن کُنوُہ شیٚتھ تٕرٛنَمَتھ تُرٛواہ اٮ۪پریل کُنوُہ شیٚتھ سَتنَمَتھ شُراہ اَگستہٕ کُنوُہ شیٚتھ تہٕ اَکہٕ ہٲٹھ پانٛژھ مے زٕ ساس پانٛژھ تہٕ سَتھ اَگستہٕ زٕ ساس تہٕ اَرداہ